کٲنٛسہِ سۭتٮ۪ن أسۍ اگر یَژھان چھِ اَمُن گَژھِ آسُن تٔمِس گَژھن پراپر پیٖس گَژھِ آسُن تَمہِ خٲطرٕ چھُ اَکھ أکۍ سٕنٛز انڈرسِٹینٛڈنٛگ ضروٗرَت سُہ انٛڈرسِٹٮ۪نٛڈنٛگ سُہ آ پرٛوٮ۪سس چھِ سِٹاٹ گَژھ کَتھ باتھ سۭتٮ۪ن ییٚلہِ أسۍ زٕ دٔڑۍ پان زٕ دٔڑۍ پانہٕ وٲنۍ کَتھ باتھ کَرن تِمن منٛز یی انٛڈرسِتٮ۪نٛڈنٛگ پانے یہِ انٛڈرسِٹٮ۪نٛڈنگ یِیہِ اکھ أکۍ سُنٛد کہِ یَژھان کیٛاہ چھُ یہِ یٔمۍ سُنٛد مقصد کیٛاہ چھُ أمِس کیٛاہ چھُ پنٕنہِ جایہِ کہِ کیٛاہ گَژھِ آسُن کِتھٕ کٔنۍ گَژھِ آسُن سُہ کَرِ سُہ سمجھِ تٔمۍ سُنٛد سُہ کلچر تٔمۍ سُنٛد مذہب تٔمۍ سُنٛد معاشرٕ تٔمۍ سُنٛد سورُے یِم مطلب یِم تہِ أکِس ماحولس منٛز چھِ آسان تہٕ سُہ سمجھِ تٔمۍ سُنٛد بیٛاکھ بیٛاکھ مُلک سمجھِ بیٚیہِ سُنٛد تہٕ تَمہِ پَتے چھِ ہٮ۪کان یِتھ یہِ پانوٲنۍ سۅ ہارمونِیا یَتھ أسۍ پیٖس وَنو یا اَمُن وَنو أسۍ مگر اَمہِ خٲطرٕ چھِ بات چیٖت ضروٗری تہٕ بات چیٖت کَتھ باتھ اِنشے مطلب شروٗع کَرنہٕ خٲطرٕ چھِ سپورٹٕس اکھ بہتریٖن چیٖز أسۍ وُچھو وُنکٮ۪نس اِنٛڈیا پاکِستانس منٛز چھُ ہمشیہِ پانٕوٲنۍ ٹٮ۪نٛشن آسان أکِس کَتھِ لے کے یا یہِ چھُ پُلِٹِکَل یا ہٮ۪کو أسۍ ؤنِتھ مطلب یہِ چھُ موٗرا یہِ چھُ زیادٕ پُلِٹِکلٕے

مطلب کہِ اگر کانٛہہ یہِ ڈِسپیٛوٗت چھُ یہِ گَژھِ میجرلی میجرلی میٛانہِ حِسابہٕ گَژھِ یہِ ٹھیٖک آ مطلب یہِ گَژھِ ڈِسپیٛوٗٹ گَژھِ ختم کتھ بات سۭتی کتھ باتھِ منٛز کیٛاہ گَژھِ ییٚلہِ اکھ اکھ دوٚر بیٚیِس دٔرِس سۭتٮ۪ن گَژھِ آماد کُنہِ کیٚنٛژن پوانٛٹن پٮ۪ٹھ یِم دۄنوٲنی ہٕنٛدٮ۪ن فٲیدن منٛز آسَن تہٕ تَمہِ پتہٕ ہٮ۪کہِ اَمُن کٲنٛسہِ بارا یہِ تہٕ تَمہِ خٲطرٕ کیٛاہ چھُ کَرُن تَمہِ خٲطرٕ ضروٗری کہِ یِم پانوٲنۍ یِم اَتہِ لیٖڈران چھِ تِم سمکھٮ۪ن تہٕ سپوٗرٹٕس اِوینٛٹٕس یِتھٕ کٔنۍ زن کِرکٮ۪ٹٕکۍ کرکٮ۪ٹ چھُ اِنٛڈین پاکِستان منٛز وُچھو أسۍ تِم چھِ تِم ہیٚکٮ۪ن تِم ہیٚکٮ۪ن بٔنِتھ اکھ سُہ ذٔریعہِ ییٚمہِ سۭتٮ۪ن اِنٛڈیا پاکِسان ہٮ۪کہِ کَتھ بات سِٹاٹ کٔرِتھ مٲنۍتو اِنڈیاہس منٛز چھُ میچ یا پاکِستانس منٛز چھُ میچ اگر انڈِیاہس منٛز چھُ میچ پاکِستانس سۭتۍ انٛڈیا پاکِستان تہٕ انٛڈہِکۍ انڈِہِکۍ لیٖڈان تٔرِن توٚتنس یا اگر ہنٛدوستانس منٛز چھُ تیٚلہِ تٔرِن پاکِستانٕکۍ یور تِم کَرن پانٕوٲنۍ بات چیٖت یہِ چھُ ضروٗری ییٚلہِ وۅنۍ کانٛہہ بیٚکہِ مُلکُک کانٛہہ مطلب لیٖڈر یِیہِ یوٚر تٔمِس سۭتۍ چھِ بات چیٖت کَرنہِ تٔمِس چھُ رٔسیٖو کرنُے یتھُے تِم تِہُنٛد خیال تھاون مہمان نوٲزی ہاون تہٕ خٲطر دٲری کَرن تٔتھۍ منٛزٕے مُمکِن چھُ کتھ بات گَژھِ سِٹاٹ تہٕ مُمکِن چھُ پتہٕ کہِ اَتھ منٛز گَژھِ اَمُن تہِ یِمن دۄن مُلکن درمِیان کیٛازِ اَمُن چھُ اَکھ مطلب اَکھ بے بیٚسِک چیٖز یَتھ منٛز أکۍ أکِس اِنسان سٕنٛزِ ماحولس منٛز گَژھِ بیٚسِک انٛگریٖڈنٛٹ آسُن ییٚمہِ سۭتٮ۪ن امُنس منٛز چھُ آسان اکھ اِنسان سُہ چھُ تٔمۍ سُنٛد دٮ۪ماغ چھُ آسان فرٛی سُہ چھُ ہٮ۪کان کُن بہتری ہُنٛد سوٗنٛچِتھ سُہ چھُ ہٮ۪کان وارِیاہ نفیٖز سونٛچتھ